یَنہٕ پٮ۪ٹھ کٔشیٖر ییٚلہِ تہِ ییٚلہِ کٔشیٖر وُجوٗدس منٛز آیہِ تَنہٕ پٮ۪ٹھ چھِ آمٕتۍ تَمام بٔڑ بٔڑعٲلم آیہِ یَتھ کٔشیٖر منٛز آیہِ وارِیاہ عٲلم یِمو پننہِ کیٚنٛہہ کِتابہٕ لیٚچکھ تِم تہِ لیٚچکھ کٲشرِسٕے منٛز کٲشُر کلچر کوٚرُکھ پرٛیٚموٹ تِمو کوٚرُکھ ییٚتہِ کٲشُر کوٚرُکھ پرٛیٚموٹ تِمو دوٚپُکھ تِمو یِم کِتاب یِم آیہِ کہیٖنۍ کیٚنٛہہ دیٖنی کِتاب تہِ آیہِ لیٚکھنہٕ اَتھ منٛز کٲشرس منٛز تہٕ بیٚیہِ آیہِ کیٚنٛہہ بیٚیہِ لیٚچکھ کیٚنٛہہ کلچرل کِتاب تہِ یِم ہسٹری ہسٹری آیہِ لیٚکھنہٕ کٔشیٖرِ ہٕنٛز ہسٹری یۄس آیہِ سۄ تہِ آیہِ کٔشیٖر کٲشرِسٕے منٛز لیٚکھنہٕ کٲشُر یُس کٲشُر زبان چھِ تِمو کٔرٕکھ زیادٕ تر کہِ کَشمیٖرس منٛز کَرو أسۍ کٲشرُے زیادٕ پرٛیٚموٹ ییٚتہِ گَژھہِ ہوٗرن زیادٕ کٲشرُے تَمامس کٔشیٖر منٛز ہَسا آیہِ یُس زبان چھِ یِوان بولنہٕ ییٚتہِ چھِ یِوان زیادٕ کٲشرُے بولنہٕ ییٚتہِ چھَنہٕ یِوان کیٚنٛہہ کیٚنٛہہ جاین چھِ اُردو تہِ بولان کیٚنٛہہ جاین باقٕے کیٚنٛہہ زبانہٕ تہِ چھِ یِوان ییٚتہِ بولنہٕ مگر کٲشُر کوٚرُکھ تِمو زیادٕ پرٛیٚموٹ کٲشُر کلچر کوٚرُکھ تِمو پرٛیٚموٹ تِمو دوٚپُکھ کٲشُر کیٚنٛہہ کِتاب آیہِ لیٚکھنہٕ کیٚنٛہہ اِسلٲمی کِتاب تہِ آیہِ لیٚکھنہٕ کیٚنٛہہ دیٖنی کِتاب آیہِ لیٚکھنہٕ وارِیاہن تٔہذیٖبن ہٕنٛز کِتاب آیہِ یَتھ منٛز لیٚکھںہٕ راج تَرنگی ہِش کِتاب آیہ لیٛکھنہٕ یُس ہَسا اَکھ مذہبی کِتاب چھِ سۄ تہِ آیہِ لیٚکھنہٕ اَتھ منٛز کٲشرِسٕے منٛز تَمام تِمو دوٚپُکھ کٲشُر ہَسا گَژھِ ییٚتہِ کٲشر کشمیٖرس منٛز گَژھِ کَرُن زیادٕ کٲشُر کٲشُر گَژھِ ییٚتہِ پھہلُن زیادٕ تِمو دوٚپُکھ تِمو دِژٕکھ زیادٕ اَتھ پریٚفریٚنٕس کٲشرِسٕے دِژکھ زیادٕ پریٚفریٚنٕس تہٕ کٲشُر زبان کٔرٕکھ تِمو پرٛیٚموٹ بیٚیہِ ہَسا دوٚپُکھ تِمو کٲشُر پھہلووُکھ کیٚنٛہہ دیٖنی کِتاب وارِیاہ دیٖنۍ کِتاب تہِ آیہِ اَتھ کٲشرس منٛز لیٚکھنہٕ بیٚیہِ آیہِ کیٚنٛہہ ہِسٹری ہسٹارِکل کِتاب تہِ یِم ہِسٹری مانو تِم تِم کِتاب تہِ آیہِ لیٚکھنہٕ یَتھ منٛز کٲشرسٕے منٛز بیٚیہِ حظ بیٚیہِ کوٚرُکھ تِمو کٲشرس آیہِ یَتھ پٮ۪ٹھ فوکہ فوکِیتھ کہِ کٲشُر ہَسا گَژھِ پھہلُن کٲشُر گَژھِ کٲشِر زبان یۄس چھِ یہِ گَژھہِ گژھٕنۍ پھٕلاونہٕ سٲرسٕے کَشمیٖرس منٛز تِمام کشمیٖرس منٛز آیہِ پھہلاونہٕ یہِ کٲشٕر زَبان بیٚیہِ ہَسا کیٚنٛہہ کِتاب وارِیاہ کیٚنٛہہ کِتاب آیہِ لیٚکھنہٕ بیٚیہِ کیٚنٛہہ باقٕے باقٕے چیٖز تہِ اگر أسۍ کانٛہہ کُنہِ ساتہٕ کانٛہہ تہوار چھِ کَران أسی چھِ کَران سُہ تہِ کٲشرِسٕے کٲشر اندازس منٛز کیٚنٛہہ کُنہِ جایہِ اگر کُنہِ جایہ اَسہِ کانٛہہ درگاہ اَسہِ کیٚنٛہہ اَسہِ أسۍ گَژھان تور تَتہِ چھِ أسی کَران یِم کٲشر کٲشر حِسابسٕےمنٛز حظ کَران تَتہِ سُہ اَدا اگر عیٖد آسہِ کانٛہہ بوٚڑ دۄہ آسہِ کیٚنٛہہ اسہِ أسۍ چھِ کَران سُہ تہِ کٲشُر اندازسٕے منٛز أسۍ چھِنہٕ کَران یہِ کیٚنٛہہ پتہٕ دَپو أسۍ کَرو کہِ باقٕے اندازس منٛز وۄنۍ گوٚو أسۍ حظ چھِ زیادٕ دِوان فوکِیت چھِ دِوان أسۍ کٲشرسٕے کٲشر پھہلاونُک کٲشُر آو پھہلان نہٕ تہِ یَتھ منٛز زیادے کٔش کٔش کٲشہِ کٲشر چھِ ییٚتہِ چھِ یِوان تَمام کشمیٖرس منٛز چھُ یِوان زیادٕ تر کٲشرُے بولنہٕ کٲشرٕ زبانے یِوان بولنہٕ ییٚتہ چھِنہٕ باقٕے کیٚنٛہہ زبان تہِ یِوان بولنہٕ کٲ باقٕے کیٚنٛہہ زبان تہِ چھِ یِوان ییٚتہِ چھِ یِوان ڈوگری تہِ چھِ یِوان ییٚتہِ بولنہٕ اُردو تہِ چھِ پہاڑی تہِ وارِیاہ کیٚنٛہہ زبانہٕ چھِ مگر کٲشرس چھِ ییٚتہِ تقریٖبن شِیٖتھ پٔرسنٹہٕ لُکھ چھِ ییٚتہِ کٲشُر زبان بولان تَوے چھِ یَتھ تَمام ہسٹری منٛز ییٚلہِ وٕچھُو أسۭی کٲشیٖر ہٕنٛز ہسٹری وٕچھو ییٚتہِ چھِ یِوان زیادٕ کٲسرِسٕے آمٕژ زیادٕ پریٚفریٚنٕس دِنہٕ